وعلیکُم اسلام کٕم حظ چھِو ؤنِو حظ آوُر حظ لٔگۍ گَرِ لَگہِ آوُر کامہِ رژھ اوسُس اورٕ یورٕ أسۍ سٍتۍ تہٕ گَرِ اوسُس وُنکٮ۪ن نتہٕ آسٕہا آمُت یہِ وۅنۍ گوٚو حظ وۅنۍ گوٚو حظ ٹھیٖک نہَ حظ وُنہِ گوٚو حظ فون چھا حظ ٹھیٖک فِٹ چھا حظ اَصٕل چھِ حظ چَلان اَتھ کیٛاہ پرٛابلِم ٲس اَچھا وۅنۍ چھِ حظ ٹھیٖک تۄہہِ تہِ ما ترٛووٕ اَتھ نوٚو ڈِسپُلے اَچھا اَچھا یہِ ۅنۍ حظ یِمہٕ بہٕ اِنشااللہ وُچھُو اگر پگاہ بہٕ وۄتھُس اوکُن تہٕ پَگاہ اَنو تہٕ ۅنۍ مےٚ کوٗتاہ چھُ اَتھ دیُن ۅنۍ پنٛداہ ساس کَتھ حظ پَنٛداہ ساس

پَنٛداہ ساس حظ گوٚو واریاہ زیادٕ ہے کَتہِ حظ چھِ ریٖزنیٚبُل تُہۍ کیٛاہ حظ چھُ مےٚ ونان مےٚ حظ یِیہِ ہا ییٖتِس نوٚوُے فون یہِ حظ چھُ مےٚ فون اوٚنمُت تُرہانٕے ساسن تُہۍ چھُو مےٚ وَنان پنٛداہ ساس لٔگۍ اَتھ شیرنَس تۄہہِ اوس نہَ حظ کَم سے کَم مےٚ اَکہِ لٹہِ فون کَرُن ونُن یہِ اَتھ چھُ نوٚو ڈِسپُلے ترٛاوُن اَتھ گژھوٕ یوٗتاہ خرچہٕ لَگوٕ اَتھ تُہۍ حظ چھِو نوٕے کَتھا وَنان ہے تُہۍ کیٛاہ سا چھِو ہے ہے تُہۍ حظ چھِو آ اَپُز وَنان تُہۍ تُہۍ حظ چھِو دِوان کَسٹٕمرَس دۄنٛکھٕ تُہۍ چھُو تۄہہِ یہِ پانَس خۄش چھُو گژھان تی چھُو کَران کیٛاہ چھُو وَنان تُہۍ ہے قٕسطن منٛز حظ چھِنہٕ تُہۍ ونان تُہۍ کیٛاہ چھُو ونان پنٛداہ ساس حظ چھُنہٕ جوک دیُن کیٚنٛہہ پنٛداہ ساس گوٚو واریاہ مےٚ چھُو فون اوٚنمُت تُرہانٕے ساسَن تُرٛہن ساسَن دِما بہٕ پٮ۪ٹھٕ پنٛداہ ساس تِم ہَے گٔے مےٚ کُنتٕرٛہ ساس تٕرٛہ ساس ہے تۄہہِ اوس نہَ حظ توتہِ کَم سے کَم مےٚ وَنُن یہِ ییٖتِس پیٚیو ہوٗتِس پیٚو تہٕ کُس ہیٛوٗ ڈِسپُلے چھُو لاگُن تۄہہِ چھُو پانے لوگمُت ہے کَتہِ حظ کِہیٖنۍ نہَ حظ تُہۍ تھٲوزِہو فون یِتھَے کٔنۍ شیر شیرنٕے تیٚلہِ اگر نہٕ مےٚ فون تُلے اَدٕ وۅنۍ کَتہِ بہٕ کَتہِ حظ دِمہٕ پنٛداہ ساس توتہِ کٔرۍہوٗس نا کَم وَم کِہیٖنۍ ہے تُہۍ حظ چھِ نٔوٕے کَتھا وَنان کیٛاہ پانٛژھ ساس پانے پَتہٕ کَتہِ حظ اَنہٕ بہٕ دَہ ساس دَہ ساس دِنۍ یہِ حظ چھُ واریاہ قٕی یہِ مےٚ حظ چھِیی نہٕ بیٚیہِ یٖتیٛاہ پونٛسہٕ بہٕ کتہِ اَنہٕ ہے تیٚلہِ کتہِ حظ ؤنِو تُہۍ مےٚ دَہے ساس دِیِو ییٚلہِ ژۄداہ ساس تہٕ پانٛژھ ہَتھ تُہۍ ہاے تُہۍ حظ چھُو وَنان تُہۍ حظ چھُو نوٚوٕے بہانہٕ بناوان وۅنۍ ؤنِو حظ وۅنۍ کوٗتاہ چھُ مےٚ قسطہٕ وایِز دیُن ژۄن رٮ۪تن منٛز ژور رٮ۪تھ حظ گوٚو وارِیاہ توتہِ تھٲوِو شٮ۪ن رٮ۪تن منٛز ہے کَتہِ حظ تُہۍ ہیٚکِو تھٲوِتھ شٮ۪نٕے رٮ۪تن منٛز ییٚلہِ تُہۍ ژور رٮ۪تھ ہیٚکِو پَتہٕ تھٲوِو تُہۍ زٕ رٮ۪تھ وۅنۍ تھٲوِتو دۄن رٮ۪تن تیٚلہِ وۅنۍ ہٮ۪کو کٔرِتھ ہے نہَ حظ بہٕ حظ دِمہو بہٕ حظ دِمہو تۄہہِ یہِ ٲٹھ ساس حظ دِمہو بہٕ تیٚلہِ بَس ہے کِتھۍ حط باہ ساس نہَ حظ ٲٹھ ساس دِمہو بےٕ بس اَدٕ حظ اَدٕ حظ کیٚنٛہہ نہَ حظ چھُنہٕ بہٕ حظ دِمہو وۅنۍ بَرابر بہٕ حظ دِمہو بہٕ حظ دِمہو پگہٕے یِم شُراہ ساس حظ چھَکہو بہٕ بُتھِس بیٚیہِ دِمہو اَتی چوب زٕ ژور ہے بہٕ حظ دِمہٕ بہٕ حظ دِمہو بہٕ حظ بہٕ حظ بہٕ حظ دِمہو تۄہہِ ساس رۄپیہِ علاوٕ بیٚیہِ دِمہو أتی سارنٕے مارکٮ۪ٹَس منٛز دِمہو چوب تُہۍ چھُوٕ کَسٹٕمرن سۭتۍ دوکھٕ کَران تُہۍ زٲنِو نا مےٚ بہٕ کُس چھُس تۄہہِ کٔمِس سۭتۍ چھُو یہِ یہِ گاٹہٕ کَران مےٚ زٲنِو نا تُہۍ بہٕ بہٕ یِمو اوٗرۍ بہٕ کَڈناوَہو گَرِ کَتہِ چھُ تُہۍ بَسان یہِ گُنٛڈ گَردی چھِوٕ کَران یہِ اوٗرۍ یِمہو أتی تُہۍ والہو کھَکھٕری یور گژھِ نہٕ آ اگر بیٚیہِ کوٚروٕنا یور فون پگاہ ہاہو بہٕ تۄہہِ ییٚتی وُنکٮ۪نس کَرہو بہٕ تۄہہِ مےٚ چھُو خطرناک شرار بہٕ یِمہٕ ہو اوٗرۍ بہٕ والہو أتی پٮ۪ٹھ ینہٕ یور فون وون کٔرِو بیٚیہِ کیٚنٛہہ